دٔیِم چیٖز اَنیو مےٚ فراک سوٗٹ سبز کَلَر اوس سُہ اوس یُتھُے مےٚ سُہ دُکانَس پیٹھ وٕچھ مےٚ گٔیو سُہ واریاہ زیادٕ خۄش سُہ اوس تہِ واریاہ زیادٕ اصل مگر یُتھُے سُہ مےٚ گۄڈنٕچ گۄڈنیٚتھ لوگ ساروی ووٚن یہِ چھ اصل فراک یَزار یُتھُے مےٚ سُہ چھوٚل تَتھ درٛاو سورُے رَنٛگ سُہ گوٚو سَفید بیٚیہِ گوٚو کَپُر اوس تَتھ واریاہ زیادٕ گۄڈٕ اوس باسان اصل پَتہٕ ییٚلہِ چھوٚل سُہ اوس باسان مَطلَب مۄکلیومُت زَن اوس سُہ لوگمُت دۄن ؤریَن سُہ چھُ مےٚ خٲلی اَکہِ لَٹہِ چھوٚلمُت اَکہِ لَٹہِ لوگمُت تَتہِ پیٹھ نہَ چھُ مےٚ سُہ لوگمُتٕے تہٕ نہَ چھُ مےٚ سُہ وُچھمُتٕے بیٚیہِ اوس سُہ واریاہ زیادٕ درٚوگ توپتہٕ تہٕ درٛاو نہٕ تَتھ زٕ چھَلٕنۍ تہِ